اگر أسۍ وٕچھو یُس یہِ بایِک چَلاوَن وول چھُ بایِک رایڈَر چھِ آسان یہِ کَم مِسٹیک چھِ کَران سٲلمو کھۄتہٕ چھِ کران یہِ أزِکۍ لونٛڈٕ چھِ یِم چھِ کَران کٲم یِم چھِ گۄڈٕنٮ۪تھٕے کَران سٕٹنٛٹ یِمَن پَزَن نہٕ یِم سٕٹنٛٹ کَرٕنۍ کِہیٖنۍ اَمہِ سۭتۍ کیٛاہ کَرِ کٲم ییٚمہِ سۭتۍ یِم بَچَن یِمَن خۄدا بَچٲیِن اٮ۪کسِڈٮ۪نٛٹ گژھِ نہٕ مٮ۪گزِمَم اٮ۪کسِڈٮ۪نٛٹ چھِ وٕنۍکٮ۪س گژھان یی زِ یِم چھِ کَران سٕٹَم دٔیِم تہِ چھِ سوال یہِ یِم کَم مطلب مِسٹیک چھِ اَتھ منٛز یہِ گژھان یُس لۄکُٹ بِلو ایج چھِ آسان فوٚو ایٹیٖن یِیٲرٕس تِمَن ہَتہِ تہِ دِوان أسۍ بایکہٕ یُس اَکھ خَطرناک مِسٹیک چھِ ییٚمہِ سۭتۍ گژھان چھِ ییٚمیُک نٔتیٖجہِ نیران چھِ اٮ۪کسِڈٮ۪نٛٹ چھِ گژھان غرض بیٚیہِ پَزٕ اگر أسۍ روٗلَن ہٕنٛز کَتھ کَرو مطلب یِم اَسہِ سٕٹرٕکلی فالو پٮ۪ن کَرٕنۍ سٲلمو کھۄتہٕ گَژھِ آسُن گۄڈَے أکِس بایکَرَس بوٗٹھ لٲگِتھ ییٚلہِ تٔمۍ بوٗٹھ لٲگِتھ آسہِ سُہ ہیٚکہِ آرام سان گِیَر چینٛج کٔرِتھ آرام سان ہیٚکہِ سُہ گِیَر چینٛج کٔرِتھ کانٛہہ تہِ کُنہِ تہِ ٹٮ۪نشَن وَغٲر دٔیِم سَوال گَژھِ آسُن أمِس ہٮ۪لمِٹ لٲگِتھ ییٚلہِ زَن أکِس بایکَرَس ہٮ۪لمِٹ آسہِ لٲگِتھ تیٚلہِ ہیٚکہِ سُہ مطلب آرام سان خدا بَچٲیِن کُنہِ تہِ اٮ۪کسِڈٮ۪نٛٹَس مطلب یِم چیٖز اٮ۪وایِڈ کٔرِتھ اگر أسۍ وٕنۍکٮ۪ن کِس دورَس منٛز وٕچھو وٕنۍکٮ۪ن کِس دورَس منٛز چھِ واریاہ مِسٹیک کَران یا کَرِ اوٚوَر ٹیکِنٛگ گاڑِ ییٚمیُک نٔتیٖجہِ نیرِ بٕتھِ چھِ یِوان گٲڑۍ تہٕ أمِس چھِ وَسان ٹاس یا کیٚنٛہہ چھُس گژھان تہٕ تَمیُک نٔتیٖجہٕ چھِ نیران أمِس چھُ اٮ۪کسِڈٮ۪نٛٹ گژھان گوٚو اَکھ یہِ مسلہٕ واریاہ تِم مِسٹیک چھِ یا کٲم کَرِ اَکھ بَچہٕ دِی ہنٛگتہٕ منٛگَے ڈِسِک برٛیک تہٕ یہِ ڈِسِک برٛیکہِ ہُنٛد اصوٗل چھُ یا چھِ أکِس اِنسانَس دۄنوَے برٛیکہٕ دِنۍ بایکہِ یَکجاہ نَتہٕ اگر یہِ کُنُے زوٚن اوس تیٚلہِ پَزِ أمِس ڈِسٕک برٛیک اٮ۪وایڈ کَرٕنۍ مگر وٕنۍکٮ۪س چھِ أسۍ دِوان یِتھَے کٔنٮ۪تھ ییٚلہِ نہٕ أسۍ روٗلَن ہٕنٛز پَیی ٲس کَم سے کَم گٔژھ آسٕنۍ أکِس أکِس بایِک چَلاوَن وٲلِس گَژھِ پَے آسٕنۍ مےٚ کَم روٗل چھِ فالو کَرٕنۍ یا مےٚ کیٛاہ پَزِ کَرُن سوسایٹی کَمہِ آیہِ واتہِ فٲیدٕ میٛانہِ سۭتۍ یہِ چھُنہٕ یُتُے یوت خۄدا بَچٲیِن کٲنٛسہِ گوٚو اٮ۪کسِڈٮ۪نٛٹ نہ یہِ چھِ اَسہِ سوسایٹی منٛز اَکھ نۄقصان گژھان اَکھ اِنسان نیران ییٚمہِ دُنیا منٛز یہِ چھُ اَکھ اِنسان گژھان سوسایٹی منٛز کَم سٲلِم مقصَد چھِ یی یُس یہِ بایک چَلاوَن وول آسہِ یہِ گَژھِ کَم سے کَم روٗلہٕ روٗلٕز کَرٕنۍ فالو أمِس گَژھِ پَے آسٕنۍ بایِک چَلاونٕکۍ مِرٹٕس تہِ ڈِمِرٹٕس گۄڈٕنٮ۪تھٕے پَزِ أکِس اَکھ بَچہِ اَسہِ اٮ۪وِیَر کَرُن بایکہِ مُتعلِق اَمِکۍ فٲیدٕ کَم چھِ تہٕ نۄقصان کَم چھِ اگر اَکھ اِنسان آرام سان پَکہِ تیز پَکنہِ کِہیٖنۍ مےٚ چھِنہٕ باسان أمِس گژھِ اٮ۪کسِڈٮ۪نٛٹ یہِ پَکہِ آرام سان ہٮ۪کہِ یہِ پٔکِتھ کانٛہہ تہِ ٹٮ۪نشَن چھَنہٕ أمِس یِمَے روٗلٕز چھِ أمِس فالو کَرٕنۍ أمِس گَژھِ آسٕنۍ لایسٮ۪نٕس گَژھِ أمِس آسٕنۍ بیٚیہِ گژھَن أمِس آسٕنۍ یہِ ہٮ۪لمِٹ گژھِ أمِس آسٕنۍ یا اِنشورنٕس گَژھِ بایکہِ آسُن یا پُلوٗشن گژھِ آسُن بایکہِ کٔرِتھ ییٚلہِ زَن یِم چیٖز أمِس ڈاکِمٮ۪نٛٹ فُل آسَن تیٚلہِ چھِ پَکان یہِ آرام سان یا یہِ وٕچھ کُنہِ جایہِ ٹرٛیفِک پُلسہٕ وٲلۍ یہِ آرام سان رُکہِ تیٚلہِ ییٚلہِ مےٚ ڈاکمٮ۪ٹٕس فُل آسَن یِمَے مِسٹیک کیٚنٛہہ چھِ گژھان اگر نہٕ یِم چیٖز آسَن یِمَے مِسٹیکٕس کیٚنٛہہ چھِ گژھان أکِس بایک رایڈرَس ییٚمۍ ساتہٕ اٮ۪کسِڈٮ۪نٛٹ چھِ أمِس گژھان